اٮ۪پاٹ فرٛام بُکٕس چھَس بہٕ پَران مٮ۪گزیٖن بٕلاک نِوٕز پیپٲرٕس بہٕ چھَس پَران بُکسو علاو چھَس بہٕ پَران یِم نِوٕز پیپَر کیٛازِکہِ نِوٕز پیپَر چھُ واریاہ اِمپاٹَنٛٹ اَگَر اَسہِ نِوٕز پیپَر چھُ اَکھ واریاہ اَصٕل ہٮ۪بِٹ اَسہِ پَزَن نِوٕز پیپَر ڈیلی پَرٕنۍ تَمہِ سۭتۍ چھِ أسۍ روزان اَپڈیٹٕڈ رِگاڈِنٛگ ڈیلی ڈے ٹُہ ڈے لایفہِ منٛز کیٛاہ چھُو گژھان یا بٕلاک چھِ آسان تَمہِ سۭتۍ تہِ چھِ أسۍ اَپڈیٹٕڈ روزان مٮ۪کزیٖن اِمپاٹَنٛٹ نالیج چھِ آسان کیٚنٛہہ چیٖز چھِ آسان ڈیلی لایِف جَنرَل نالیج چھِ آسان اَسہِ پَزِ ایوِیَر روزُن آز چھِ أسۍ وٕچھان کَمپٕٹیٹِو اٮ۪کزامو منٛز چھِ أسۍ وٕچھان یا کُنۍ تہِ جایہِ ڈیلی اَسہِ چھُ یِوان پرٛژھنہٕ رِگاڈِنٛگ جَنرَل نالیج چھِ یِوان پرٛژھنہٕ یہِ چھُنہٕ آسان بُکِش یہِ نالیج آیہِ تَمہِ نیٚبَر تہِ چھُ یِوان اَسہِ جَنرَل جَنرل پرٛژھنہٕ جَنرَل نالیج رِگاڈِنٛگ یا سٕپوٹٕس اٮ۪جُکیشَن یا اَسہِ چھُ یِوان پُلٹِکَل اٮ۪جُکیشَن تَمِچ بارے منٛز پرٛژھنہٕ یۄس اَسہِ زیادٕ زیادٕ أسۍ ہٮ۪کو سُہ پانَس منٛز ڈٮ۪ولَپ سۄ ہُرٲیِتھ بَے بَے ڈیلی ریٖڈِنٛگ نِوٕز پیپٲرٕس مٮ۪گزیٖنٕز بٕلاگٕس اٮ۪کٕسٹرٛا اٮ۪کٕسٹرٛا اِنفارمیشَن چھُ اَسہِ مِلان مےٚ چھُ یہِ چھُ روزان اٮ۪ہٮ۪ڈ اٮ۪ہٮ۪نٛڈ سٲنۍ نالیج چھَنہٕ لِمِٹٕڈ روزان کیٚنٛہہ سُہ تیُتُے یوت کیٚنٛہہ کِتابَن محدوٗد کیٚنٛہہ اِنسان ہٮ۪کہِ ہیٚچھِتھ تہِ مطلب لٲن کٔرِتھ سٕٹرٛیٖسَن پٮ۪ٹھ تہِ سٕٹرٛیٖٹسَن پٮ۪ٹھ تہِ چھُ اِنسان واریاہ کیٚنٛہہ ہیٚچھان یہِ چھُنہٕ ضروٗری کیٚنٛہہ اِنسان ہٮ۪کہِ چھُ خٲلی بُکسَن سۭتۍ بُکسَن سۭتۍ روزِ تہٕ تَتہِ بُکِش بَنہِ تہٕ پَتہٕ ہیٚچھ کِتابٕے نِش أسۍ چھُ اِنٹرٛیکشَن تھرٛوٗ اِنٹرٛیکشَن سوشَل اِنٹَرٛیکشَن چھُ مَسٹ اِنسان چھُ نیٚبرٕ ہیٚچھان سُہ یُس اَکھ نِوٕز پیپَر چھُ یہِ چھُ وٕچھان اَکثَر اَسہِ چھِ سَجَسٹ یِوان کَرنہٕ اَگر کٲنٛسہِ چھُ آسان کانٛہہ آی اے اٮ۪س خٲطرٕ کے اٮ۪س خٲطرٕ پرٛپیَر چھُ کَران تٔمِس چھِ یِوان وَنٛنہٕ کُنہِ تہِ ژٕ کَر کٲم ژٕ کَر اِنکَلکیٹ پانَس منٛز اَکھ ہٮ۪بِٹ سُہ گوٚو بُک ریٖڈ یا یہِ نا نِوٕز پیپَر نِوٕز پیپَر پَرنُک ہٮ۪بِٹ نِوٕز پیپَر پَر ژٕ بٕلاک چھِ یہِ آسان کیٚنٛہہ تہِ ٹُوِٹَر وُوِٹَر یِمَن یِم بٕلاک چھِ یا کیٚنٛہہ تہِ پاٹ یِم نِوٕز چھِ آسان شاٹٕس شاٹٕس سُلاٹسَن منٛز تہِ تِمَن تَمہِ سۭتۍ تہِ چھُ أسۍ اَپڈیٹٕڈ روزان رِگاڈِنٛگ ڈے ٹُہ ڈے ڈے ٹُہ ڈے لایف خٲطرٕ